سٲنِس کۄلگٲمِس منٛز چھُ بوٚڑ بار گرٛاوُنٛڈ اَکے نہٕ کینٛہہ واریاہَن ایریاہَن منٛز چھِ واریاہ زیادٕ گراوُنٛڈ لگ بگن ہر کُنہِ گامَس منٛز چھُ اَکھ اکھ گراوُنٛڈ تہٕ کانٛہہ تہِ اِوینٹ کرنہٕ خٲطرٕ چھِ بَڑٕ بہتریٖن جاے کُنہِ تہِ جایہِ ہیکو أسۍ کانٛہہ تہِ سَپورٹ تَتہِ گِنٛدِتھ یِتھ پٲٹھۍ زَن کِرکَٹ چھِ گِنٛدان یا والی بال چھِ گِنٛدان فُٹ بال چھِ گِنٛدان یِم سٲری کھیل بیڈمِنٹَن چھِ گِنٛدان چھِ تَتہِ آرام سان ہیکان کٔرِتھ تَتہِ چھِ بَڑٕ بہتریٖن بوٚڑ گراوُنٛڈ اَصٕل فیکَلٹی تَتہِ ہٮ۪کو راتس گِنٛدِتھ زِ تَتچہِ لایٹہٕ تہِ لٲگِتھ راتس گِنٛدنہٕ خٲطرٕ